جی وعلیکُم سَلام سُکھِی حظ سِکیٖپ بورڈ حظ دۄہ کہِ خٲطرٕ چھِوا أسۍ ٲسۍ ہٮ۪وان دۄہَس پانٛژھ ہَتھ حظ اَہَن حظ نہَ حظ نہَ سِکیٖپ خٲلی حظ سِکیٖپ بورڑٕے یٲتۍ حظ ٹھیٖک حظ سر